اَسلامُ عَلیکُم وَعلیکُم سَلام تُہۍ چھِوٕ حظ ٹھیٖک اصٕل پٲٹھۍ چھِوٕ حظ گَرٕ چھِوٕ حظ سٲری ٹھیٖک اصٕل پٲٹھۍ چھِو اچھا یہِ ؤنۍتَو مےٚ تُہۍ چھِوٕ شاید مٲنٛچھٚس سٍتۍ کٔران حظ اچھا پیٛوٗور چھا حظ کِنہٕ یِہےَ اچھا اچھا اچھا یہِ ؤنۍتَو مےٚ اتھ کیٛاہ ریٚٹ کیٛاہ اَتھ حظ ٹھیٖک صحی کَتھ صحی کَتھ اَہَن حظ صحی کَتھ چھِ اَہَن حظ آ اسہِ اوس مٲنٛچھ حظ ضروٗرت أسۍ چھِ دُکانٛدار حظ ایٚکچُولی چھِ أسۍ دُکانٛدار اسہِ اوس یہِ مٲنٛچھ ضروٗرت حظ مٲنٛچھ ٹیٖن کھنٛڈ تہِ اَگر اسہِ ٹیٖن کھنٛڈ حظ گوٚژھ اسہِ مٲنٛچھ کِلوٗ ٲٹھ دَہ ساس رۅپیہِ کِلوٗ مارکیٚٹس مےٚ باسان امہِ نِش کَمٕے چھِ کٕنان

اچھا اچھا تُہۍ ؤنۍتَو مےٚ یہِ کَم کَم زٕیادہ کیٚنٛہہ نہٕ حظ مےٚ نہَ حظ چھُ أسۍ کیٛازِ کٔرہاو ہنٛگتہٕ منٛگہٕ کال مےٚ وُچھ یہِ دوٗرِی امہِ موٗجوٗب ووٚن مےٚ تُہۍ ؤنۍتَو مےٚ ریٚٹ کیٛاہ چھِ اَسہِ تہِ چھُنہٕ حظ بُتھِ پیٚوان کَسٹٕمَرس دیُن اگر أسۍ مِثال تۅہہِ ساس رۅپیہِ نِمیٚو تۅہہِ نِش پَتہٕ کیٛاہ دِمو أسۍ کَسٹٕمَرس حظ

سۅ حظ چھِ صحی کَتھ مَگر مےٚ چھُنا حظ یپٲرۍ وُچھان مارکیٚٹ تہِ اسہِ چھُ پیٚوان مارکیٚٹ وۅنۍ بوٗزِیو تُہۍ میٛون تہِ اسہِ چھُنا مارکیٚٹ تہِ آسان وُچھُن سۅ حظ چھِ ٹھیٖک اَسہِ ما چھِ دوہٕچ کَتھ کٔران اسہِ چھِ کٔران وُنکیٚس مٲنٛچھ تُہۍ ؤنِو مےٚ فاینل ریٚٹ کیٛاہ دِیِو مےٚ بہٕ وَنہٕ تی کَسٹٕمرن أسۍ چھِ کَسٹٕمرن تھِی کٔران ویٚٹ حظ امہِ موٗجوٗ ب چھِ أسۍ وَنان اگر تُہۍ دِیو تیٚلہِ بہٕ وَنہٕ بہٕ وَنہٕ بہٕ بہٕ وَنہو تۅہہِ ریٚٹ حظ

بہٕ حظ دِمہو تۅہہِ اکٕے ریٚٹ حظ وَنہو بہٕ تۅہہِ رۅپیس ٲٹھ شیٚتھ گژھنَس بہٕ کٕنہٕ پتہٕ بُتھِ کٕنہٕ بہٕ نَو ساڑ نَو شیٚتھ بہٕ تہِ زینَس رۅپیہِ ہَتھ زینس بہٕ تہِ حظ

اکٕے کتھ کٔرٕ بہٕ وۅنۍ ساڑ ٲٹھ حظ اکٕے کَتھ نہَ حظ ساڑ ٲٹھ بہٕ حظ کٕنہٕ بُتھِ بہٕ کٕنہٕ بُتھِ ساڑ نَو حظ مےٚ تہِ بَچہِ مےٚ تہِ بَچہِ رۅپیہِ ہَتھ حظ نَو بۅن گژھِ نا حظ کِہیٖنٛۍ توتہِ کٔرِو تُہۍ پَننہِ جاے مشوَرٕ حظ مشوَرٕ کٔرِو تُہۍ تُہۍ حظ توتہِ ٲٹھ شیٚتھ پنٛژاہ رۅپیہِ حظ ووٚن مےٚ پنٛژاہو رۅپیو سٍتۍ کیٛاہ گژھِ اسہِ تہِ بَچن تِمے پنٛژاہ رۅپیہِ حظ

اَدٕ ٹھیٖک حظ چھُ تیٚلہِ نِمو أسۍ صُبحس فِلہال تھوٚوٕ مےٚ ساڑ ٲٹھ شیٚتھ تُہۍ یاد فِلہال تھٲوِو تُہۍ یاد پَتہٕ وُچھو کیٛاہ کٔرو ٹھیٖک چھُ تیٚلہِ یِمو پَگاہ پَگاہ کٲلۍکیٚتھ یِمو تیٚلہِ اِنشااللہ ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اَسلامُ عَلیکُم